ہوم ٹیوٗشَن چھُ واریاہ ضروٗری أکِس بَچَس خٲطرٕ امہِ سۭتۍ چھُنہٕ سُہ زیادٕ دَربٕدٔری کَران کینٛہہ امہِ سۭتۍ چھِ تٔمِس اَصٕل گایِڈ میلان بیٚیہِ چھِ تٔمِس سکوٗلَس منٛز یہِ پوٚرمُت آسان چھِ تَتھ بیٚیہِ تعلیٖم لَگان یِہوے بَچہِ چھِ پَگہہ برونٛٹھ کُن بوٚڈ اَفسَر بَنان یہوے بَچہِ چھُ پَگہہ بٔڑۍ بٔڑۍ اٮ۪کزام کالِفاے کَر